بہٕ وَنہٕ ریڈیوُک بہٕ ٲسٕس آز برونٛہہ زٕ ژور ؤری ریڈیو بوزان پَتہٕ اوس آسان تَتھ منٛز ہٮ۪لو کٲشِر فرمٲیِش اَکھ پرٛوگرام تِتھ کٔنۍ تہِ چھِ یِوان کَرنہٕ ییٚتہِ چھِ میٖڈیا وٲلۍ زیادٕ اُردوٕے کَران یا اِنٛگلِش پٲٹھۍ یِم چھِنہٕ زیادٕ کٲشرِس دِوان یہِ مطلب فوقیت کیٚنٛہہ زیادٕ یہِ دِوان کٲشُر تہٕ یِمَن باسان کٲشُر تھوڑا بیکلٲزی کَرٕنۍ البتہ اٮ۪ف اٮ۪م ریڈیو وٕچھ مےٚ تَتہِ اوس آسان یا نِوٕز چھِ آسان منٛزٕ ٹی وی یَس پٮ۪ٹھ کٲشِر پٲٹھۍ ٲسۍ تتھ پٮ۪ٹھ آسان اٮ۪ف اٮ۪م ٹوٗ اوس تَتھ وَنان یا منٛزٕ چھِ کَران کٲشِر پٲٹھۍ کَتھ ٲسۍ یِم ریڈیو وٲلۍ کَرو چھُ اَصٕل آسان